ہیٚلو السلام ہیٚلو السلام ٹھیٖک چھُوا تُۄہہِ چھُوا کۄنٛگہٕ دُکان اچھا ٹھیٖک تُہۍ چھُوا کۄنٛگ چھُوا کٕنان کۄنٛگ اچھا ٹھیٖک اچھا ٹھیٖک اَتھ کۭژا حظ ریٹ نَو شٮ۪تھ تھوڑا کٔرِہوٗس کَم پَہَم ساڑٔے ٲٹھ شٮ۪تھ کٔرِو مےٚ چھِ واریاہ چیٖز نیُن تۄہہِ نِش تُہی ؤنِو وۄنۍ کٔرِو تھوڑا کم تُلِو وۄنۍ تھٲیِو ساڑے ٲٹھ شٮ۪تھ وۄنۍ کیاہ گَژھِوٕ اچھا بیٚیہِ ؤنۍ تو مےٚ یہِ تِلہٕ ٹیٖن کۭتِس چھُ تِلہٕ ٹیٖن پی برٛینٛڈ اہن حظ اۭں ہے ژۄوُہ شٮ۪تھ کیاہ اردہ شٮ۪تھَے چھِ کٕنان یہِ چھِ سٲری اردہ شٮ۪تھ کٕنان وۄنۍ آوُس بہٕ دوٗرِ پٮ۪ٹھ کۄلگوم وۄنۍ کٔرِو نہ تُہۍ یوٗت کَم ہے اَردَہ شٮ۪تھ ہاے چھِ سٲری کٕنان اورٕ بوزگامہِ تہِ چھِ وارِیاہَن شایَن چھِ دُکانَن اورٕ تِم چھِ کٕنان اَردَہ شٮ۪تھ مےٚ وُوٚن ییٚتہِ چھِ اصٕل پَہَم ریٹ کٕنان بیٚیہِ اصٕل آسان اَؤے آوُس بہٕ یور اچھا ٹھیٖک بیٚیہِ ؤنۍ تو یہِ مَرژٕوانٛگَن چھِنہ مَرژٕوانٛگَن مَرژٕوانٛگَن یِم کۭتِس گَژھان کِلوٗ ہے باہہ شٮ۪تھ ہاے واریاہ ریٹ بٔے یہِ ٲٹھَے شٮ۪تھ اوسُس اَنان یا گَژھہِ گاٹہٕ وَنے وۄنۍ آوُس بہٕ دوٗرِ پٮ۪ٹھ وۄنۍ کٔرِو تُہۍ وۄنۍ کوٗتاہ سَمیٚووٕ تۄہہِ سٲرِسٕے مےٚ وۄن وۄنۍ ٲٹھَس شٮ۪تھَس وون مےٚ اَز اَدٕ کوٗتاہ گَژھیٚس وۄنۍ تھٲیِو وۄنۍ تُہۍ وٕچھُو پانٔے ہے یوٗت وۄنۍ چھِنہ گَرِ چھِنہ لَگَان بَکار کٔرِو ٹوٚٹل ہاں اچھا بیٚہو خۄدایَس حَوال